ٹرٛیٚڈِشنَل کٕلوتھ چھیٚس بہٕ اَکُے لاگان سُہ گوٚو اَبَیاہ بہٕ ٲسٕس بے شک واریاہ زیادٕ پَلوٚو سُوناوان پاکِستانی ٹایپَس پٮ۪ٹھ واریاہ رٕتۍ یونیٖک پیچہٕ وٲلۍ ڈِفریٚنٛٹ ڈِزاینَن منٛز ٲں اَلبتہ وُنٛکیٚس یُس ٹرٛیٚڈِشنَل کٕلوتھ بہٕ لاگان چھیٚس یُس سون ٹرٛیٚڈِشَنٕے اصلی چھُ سون سُہ ریٚلِجَن سُہ گوٚو ابَیاہ کھُلہٕ برقعہٕ